ییٚلہِ کٔشیٖرِ منٛز کانٛہہ تہِ چھُ خاندَر کَران اَتھ منٛز چھِ کینٛہہ لُکھ نقدٕے پونٛسہٕ دِوَان تہٕ یَتھ أسۍ وَنان چھِ وَرتاو شَہرَن اَنٛدر تہٕ گامس منٛز چھِ أسۍ ونان گُلۍ میوٗٹھ اتھ گوٚو زیاد تَر چھِ یہِ گامٕکۍ لُکھ گُلۍ میوٗٹھ کران نقدٕے تِم چھِ نَقٕد دِوان تہٕ مگر شہرن اَندر چھُ زیادٕ رِواج تِم چھِ گفٹَے دِوان تہٕ روٗد سوال ونۍ مہرنٮ۪ن کٕم گفٹہٕ چھِ أسۍ دِوان ویڈِنٛگ پؠٹھ اتھ منٛز چھِ أسۍ اکثر تِم چیٖز دِوان یِمن جان اِمپاٹَنٕس چھِ آسان لایفہِ مَنٛز لایک أسۍ وَنو مہرنہِ چھِ أسۍ ہؠکَان گفٹہٕ دِتھ گٔر سۄ پتہٕ وال کُلاک ٲسۍ تَن یا واچی ٲسۍ تَن تہٕ بیٚیہِ چھِس ہؠکان یِہے سۄن چھِ أسۍ دِوان گفٹس منٛز پونٛڈ واجہِ چھِ دِوَان یِتھے کٔنۍ چھِ أسۍ دِوَان ہار چھِ أسۍ اَنَان موٚختہٕ مال چھِ اَنَان یِمے یِمَے چیٖز چھِ یِم گفٹہٕ یِوَان کرنہٕ بیٚیہِ اَگر أسۍ وٕچھو گِفٹَس منٛز کیاہ کیاہ چھُ آسَان أسۍ چھِ دِوَان کینٛہہلایٹہٕ وایٹہٕ تہِ چھِ ہؠکَان أسۍ گفٹہٕ کٔرِتھ یِم زَن لَگَان چھِ پننہِ پننِس کمرس منٛز أمِس مہرنہِ سَجاونَس ڈیکریٹڈ آیٹمٕز چھِ آسان یِم زن ڈؠکریشن چھِ دِوان یا کانٛہہ تہِ شو پیٖس چھِ أسۍ اَتھ منٛز گِفٹہٕ کَرَان مہرنہِ تہٕ روٗد وۄنۍ سوال ییٚمیُک داجُک یعنے ڈَوری ہُنٛد وٕنہ چھِ کینٛہہ لُکھ یِم تھوڑا پَسمان چھِ تِم چھِ وٕنۍ تہِ داج رٹَان داجَس منٛز چھِ یِوَان واریاہ چیٖز دِنہٕ ترٛام چھُ یِوان کورِ دِنہٕ فرِج واشِنٛگ مِشیٖن بیٚڈ لاکَر یِم چھِ کینٛہہ آیٹم یِم خاص کر دِوَان چھِ تہٕ یاں مَہرازَس چھِ ہؠکان گفٹہٕ کٔرِتھ گٲڑۍ وٲڑۍ یِتہِ چھِ یِوان ڈاوری اَندرٕے تہٕ وٕنہِ چھِ کٔشیٖرِ منٛز یہِ رِواج تھوڑا چَلان مگر کینٛہہ گام چھِ یِم نہٕ یہِ ڈَورِی کُن کَران چھِ کینٛہہ نہ چھِ تِم کورِ دِوان نہ چھِ تِم رَٹان تہٕ لِہازا کٔرِتھ أسۍ ہؠکو ؤنِتھ یہِ ڈاوری ہُنٛد یہِ سِسٹم چھِ وُنہِ تہِ تھوڑا تھوڑا کٔشیٖرِ منٛز رٲیِج تہٕ پوٗرٕ گوٚو نہٕ یہِ ختم ؤنۍ کینٛہہ